بہٕ چھَس ہر کٲنٛسہِ رلِجَنس یِم تہِ چھِ بہٕ چھَس پانہٕ مےٚ چھِ رِلِجَن اِسلام مگر بہٕ چھَس ہر کُنہِ رِلِجَنَس کَران ریٚسپیکٹہٕ فار ایٚگزامپٕل مےٚ چھِ پوٚرمُت أکِس سکوٗلَس منٛز تِم ٲسۍ سۄ ٲس کِرٛسچَن سکوٗل بہٕ ٲسٕس تِہنٛدِس رِلِجَنس کانٛہہ کیازِ تِم چھِ یِم کِرٛسچَن تِم چھِ مطلب ہر کانٛہہ تِم چھِنہٕ اَپُز وَنان کینٛہہ تِم چھِ ہر کانٛہہ کَتھ وَنان پوٚز پَتہٕ چھِ وٕچھو أسۍ وَنان ہِندوٗ رِلِجَن ہِندوٗ رِلِجَن تِم چھِ پنٛنِس رِلِجَنَس پؠٹھ آسان پَکہٕ تِم کَر نہٕ تہِ زانٛہہ یُس تِمَن پنٛنؠن رلِجَن نیٚبَر آسہِ کینٛہہ تِتھ چھِ مےٚ تِہُنٛد مطلب واریاہ خۄش گژھان کہِ تِم چھِ پنٛنہِ رِلِجَن خٲطرٕ واریاہ محنت کَران تِم چھِ مِنٛدر بَناوان تِم چھِ یِتھ کران تِم چھِ واریاہ مطلب تِم مَایٚنَارِٹی منٛز آسَن کُنہِ جایہِ تِم چھِ تَتٮ۪ن تمہِ پَتہٕ تہِ پَنٕنۍ پوٗجا پاٹھ تھاوان کَران اَصٕل پٲٹھۍ تہٕ اَسہِ چھِ بَنومُت کرِسچَن ہُنٛد کِرسمَس چھِ أسۍ گَمٕتۍ تِمو تَتھ منٛز تہِ چھِ أسۍ پاٹ نِیومُت جَیسے کہِ بَیساکِھی منٛز چھِ اَسہِ پاٹ نِیومُت یِم سِکِھ رِلِجَن چھِ تِم چھِ واریاہ کاپرَیٚٹِو تِم چھِ ہر کُنہِ مطلب ہر کٲنٛسہِ رِلِجَنس سۭتۍ کاپریٹ کران تِم چھِ واریاہ زیادٕ اَصٕل تہٕ تَتھ سۭتۍ چھَس بہٕ ماٹِویٹ گژھان کہِ تِم چھِ مطلب تِم چھِ لُکَن ہٕنٛز خدمت کَرَان چاہے سُہ ہِندوٗ آسہِ مُسلِم آسہِ کرِسچَن آسہِ سکِھ رِلِجَن چھُ سُہ چھُ ہر کٲنٛسہِ اِنسانَس ہیلٕپ کَران سُہ چھُ چھِ لنٛگَر لگاوان کانٛہہ اَسہِ مُصیٖبتَس منٛز تِمَن چھِ تِم تِمَن مطلب تور گژھان تَمہِ ساتہٕ تِمَن ہیلٕپ کَران تہٕ بَیساکِھی چھِ أسۍ رِلِجَن بَناوان أسۍ چھِ راکِھی چھِ أسۍ ہولِی منٛز چھِ أسۍ پاٹسپیٹ کَران تہٕ لگ بگ چھِ أسۍ ہر کُنہِ رِلِجَن کِس ہر کُنہِ فیسٹِولَس منٛز پاٹسپیٹ کَران